ییٚمہِ ساتہٕ مےٚ کینٛہہ تہِ آسہِ بَناوُن بہٕ چھس گۄڈٕ دٮ۪ماغَس منٛز سونٛچان کہِ مےٚ کیٛاہ چیٖز چھِ بَناوُن بہٕ کِتھ پٲٹھۍ بَناوٕ یِم پَتہٕ چھس بہٕ دٮ۪ماغَس منٛز سونٛچان تیٚمہِ پَتہٕ سا چھس بہٕ پٮ۪نسَل سۭتۍ گۄڈنٮ۪تھ ڈرٛا کَران تہٕ بَناوان چھس بہٕ سُہ چیٖز

نہ یِتھ پٲٹھۍ چھِنہٕ مےٚ کانٛہہ یہِ سَبجَکٹ وَبجَکٹہٕ کِہیٖنۍ کہِ بہٕ کَرٕ ڈرٛایِنٛگ یُس مےٚ چھِ سَبجَکٹ مےٚ چھِنہٕ کٕہٕنۍ کُنی سَبجَکٹَس منٛز ڈرٛایِنٛگ مگر ڈرٛایِنٛگ چھِ مےٚ خۄش کَران کَرٕنۍ مطلب مےٚ یی دٮ۪ماغَس منٛز کہِ بہٕ چھس سُہ ڈرٛا کَران پیپرَس پٮ۪ٹھ تمہِ سۭتۍ چھِ اَکھ الگ سکوٗن مِلان اگر أسۍ کینٛہہ تہِ ڈرٛا کَران چھِ